اسلامُ وعلیکُم مےٚ چھُ ناو اُلفت مُشتاق بہٕ چھَس روزان بانڈی پورہ لاوی پورہ میون کۄسچَن چھُ یہِ کہِ تۄہہِ چھُو کۄسچَن ترومُت یہ کہِ تُہنٛد کۄسچِن چھُ یہِ مطلب کہِ ییٚلہِ أسۍ کُکِنگ کرو اسہِ کیاہ اسہِ کمہِ چیٖزُک پزِ خیال تراوُن ییٚلہِ أسۍ مطلب پریشرس منٛز آسہِ تِیٖل پتہٕ گیس اسہِ دزان اگر سُہ گیسس پیٹھ پیٚیہِ سُہ ہیکہِ جمپ کٔرِتھ یا کُنہِ ساتہِ ہیٚکہِ جٲنی خطرٕ تہِ چھُ تمہِ سۭتۍ واریاہ زیادٕ یا پریشرِ یا دال رنو یا کانٛہہ تہِ سِیُن أسۍ رنو یہِ اسہِ پزِ تژھ پھِرِ تتنٕے بِہُن تِکیازِ اگر پریشر پھوٚٹ تہٕ اسہِ مطلب سٲرسٕے ہیکہِ نۄقصان گژھِتھ یا نار ہیکہِ لگِتھ یا ہیٖٹر پھٹہِ کانٛہہ تہِ مطلب کُنہِ تہِ چیٖزُک ہیکہِ نۄقصان گژھِتھ یا ییٚلہِ أسۍ بتہٕ چھِ رنان یا آب چھِ وٕشنا پتہٕ اگر أسۍ بتہٕ چھِ رنان اگر أسۍ اتھس پیٹھ آب پے أسۍ ہیٚکو مطلب اتھہٕ تہِ ہیٚکہِ دٔزِتھ اسہِ پزِ یِمن چیٖزن ہنٛد واریاہ خیال تھاوُن یا کُنہِ ساتہٕ چھِ کانٛہہ یا کُنہِ ساتہِ چھِ کانگٕر

یا کُنہِ ساتہٕ چھِ کانگٕر تپان اسہِ پزِ واریاہ امہِ چیٖزُک احتیات تھاوُن کہِ کُنہِ ساتہٕ چھِ أسۍ رنان یا کُنۍ کینٛہہ تہِ سِیُن تہِ ہیکہِ دٔزِتھ کُنہِ ساتہٕ اگر أسۍ اورٕ یور انکونشیس روزو اسہِ پزِ واریاہ زیادٕ اُمن چیٖزن ہُند خیال تھاوُن یا تِیٖل چھِ أسۍ لاگان گیسس پیٹھ یا کُنہِ ساتہٕ چھِ أسۍ آسان اوٚکُن یوٚکُن کتھٕ کران تہٕ ہورٕ چھُ اسہِ آسان سِیُن لٲگِتھ سُہ تہِ دزِ یا بیٚیہِ کینٛہہ کٲم آسو کران اسی لِیے اسہِ پزِ یِمن چیٖزن ہنٛد واریاہ زیادٕ دیان تھاوُن یا کُنہِ جاے گژھو کُنہِ جاے اسہِ سِیُن کٲنسہِ آسہِ سِیُن تھومُت لٲگِتھ سُہ بیٚہہِ بیکِس سۭتۍ کتھن تہٕ تیٖتِس کالس آسہِ نہٕ سُہ پریشر کُنے کُنے تہٕ سورُے ہیکہِ تمہِ سۭتۍ ہیکہِ واریاہ زیادٕ اِنسانس تہِ نۄقصان گژھِتھ تہِ تہٕ چیٖزن تہِ ہیکہِ نۄقصان گژھِتھ اسۍ لیے اسہِ پزِ واریاہ زِیادٕ یِمن چیٖزن ہِنٛد خیال تھاوُن تہٕ بیٚیہِ گژھِ نہٕ توٚت تَیٖل گژھِ نہٕ ہیٖٹرس پیٹھ پٮ۪وٚن کینٛہہ ہیٖٹر ہیکہِ پھٔٹِتھ یا یا نار ہیٚکہِ لٕگِتھ توے تٔمِی موٗجوٗب چھُ اسہِ واریاہ زیادٕ یِمن چیٖزن ہُنٛد رنٕٛنہٕ وِز چھُ اسہِ واریاہ زیادٕ ہیس تھاوُن یِمن چیٖزن تِکیازِ کہِ یِمن چیٖزن پیٹھ چھُ نہٕ آسان بروسہٕ کہیٖنۍ تہِ نہٕ یا کُنہِ یا کُنہِ ساتہٕ چھُ آسان اسہِ آب تھومُت گرٕکہِ ہم لٲگِتھ تہٕ پانہٕ چھِ أسۍ آسان کانٛہہ کٲم کران